وعلیکُم سلام اسلامُ علیکُم ٹھیٖک پٲٹھی چھِو حَظ اَصٕل پٲٹھۍ صحت چھِ حَظ ٹھیٖک اَہَن حَظ ٹھیٖک پٲٹھٮ۪ن بہٕ چھُس ٹیٛوٗر گایڈ حَظ آئی تھِنک آ بہٕ چھُس یژھان یہ کشیٖرِِ یہِ ٹیٛوٗر کَرُن تُہۍ ہٮ۪کِوا مےٚ اَتھ منٛز مدتھ کٔرِتھ حَظ آ ٹریکِنٛگ پٮ۪ٹھ

اَچھا اَچھا چلوٹھیٖک حَظ چھُ اَہَن حظ ٹھیک حَظ اَدٕ حَظ اَدٕ حَظ ٹھیٖک حَظ